مےٚ چھُ فیملی مٮ۪مبر فیملی یَس منٛز چھِ مےٚ یِوان مول موج بیٚنہِ بوے أسۍ چھِ بیٚنہِ ژور بوے اَکھ تہٕ بٔڑ بیٚنہِ چھِ ٹیٖچَر دٔیِم چھُ گَرے آسان تہٕ ترٛیٚیِم چھُ مےٚ بوے سُہ چھُ اَکھ گارمٮ۪نٛٹ اٮ۪مپلاے ترٛیٚیِم چھَس ژوٗرِم چھَس بہٕ تہٕ مےٚ لۄکٕٹۍ چھِ بیٛاکھ بیٚنہِ یۄس گَرے چھِ آسان تہٕ مےٚ چھِ واریاہ زیادٕ فرٛینڈٕس یِم ییٚتِکۍ چھِ روزان أکِس چھُ ناو رِفت بیٚیِس چھُ ناو شازی بیٚیِس چھُ ناو آسی بیٚیِس چھُ ناو ڈیزی تہٕ تِم تہِ چھِ مےٚ واریاہ اَصٕل فرٛینڈٕس یِم مےٚ ہر وقتہٕ وِزِ وِزِ ضوٚرتھ چھِ یِوان